پانٛژھ ٲٹھ زٕ ساس اَکھ شےٚ نَو زٕ ساس ژۄداہ اَکھ بہہ کُنوُہ شیٚتھ نَمَتھ ترٛےٚ ژور زٕ ساس ٲٹھ پانٛژھ ٲٹھ کُنوُہ شیٚتھ تہٕ شےٚ